آ یُس ہَسا سون گام چھُ گام وَنہٕ بہٕ یا شَہر وَنو سریٖنگر راج باغ ییٚتہِ اگر کٲنٛسہِ آسہِ آرٹِسٹ چھِ ییٚتہِ آسان یا کرٛافٹ مین چھِ آسان اَگر کٲنٛسہِ کانٛہہ کٲم آسہِ ہیٚچھِنۍ یا ہیٚکہِ سُہ ڈاریٚکٹ آرٹِسٹَس سۭتۍ کۄنٹیکٹ کٔرِتھ نَہ تہٕ چھِ کٲم کَران ییٚتہِ چھِ محلَن منٛز سیٚنٹَر آسان یِمَن جایَن چھِ یِم یا ژرٛاٹہٕ حال چھِ تِمَن أسۍ وَنان یِم چھِ آسان یِمَن جایَن بِہِتھ تور ہیٚکہِ کانٛہہ تہِ ژرٛاٹہٕ بھوج گٔژھِتھ سُہ ہیٚکہِ تَتہِ ہیٚچھِتھ تِم چھِ تٔمِس تَتہِ آسٲنی سان ہیٚچھناوان اگر کٲنٛسہِ ہیٚچھُن تِم چھِ تَتہِ یِکوۄٹَس منٛز آسان تِم چھِ یِکوۄٹَس منٛز کٲم کَران فی کانٛہہ تِلہٕ دوز چھِ یا باقٕے فردٕ کٲم چھِ کَران تِم چھِ سٲلِم تَتہِ یِکوۄٹَس منٛز آسان تِم چھِ کٲم کَران وۄنۍ اگر کٲنٛسہِ آسہِ نہٕ کُنہِ ساتہٕ کٲم تَگان کیٚنٛہہ سُہ ہیٚکہِ تور گٔژھِتھ تِم ہیٚچھناویٚن تٔمِس آرام سان تَتہِ چھِنہٕ کٕہٲنۍ پَرواے